ہیٚلو سلامُ علیکُم وعلیکُم سلام ایڈووکیٹ سانیہ چھِو حظ آ مےٚ مےٚ ٲس عرضہِ رژھ أڑۍ تھوڑا اَ اَسہِ چھُ اَکھ ہمساے تٔمِس سۭتۍ چھُ تھوڑا اَسہِ زمیٖنی تعلُق چھُ نہٕ اَسہِ تٔمِس سۭتۍ ٹھیٖکھ کیٚنٛہہ تہٕ تٔمۍ کوٚر اَسہِ تھوڑا زمیٖنس اَ سُہ چھُ تٔمۍ چھُ تتہِ تھوڑا گوٹالہٕ کوٚرمُت اَتھ منٛز تہٕ تُہۍ ؤنِو مےٚ بہٕ کیٛاہ ہیٚکہِ وۅنۍ کٔرِتھ حظ سُہ چھُ تتھ منٛز چھِ میجارٹی میٛٲنی تتھ منٛز چھُ زیادٕ کھنٛڈ میٛٲنی مگر سُہ چھُ نہٕ سُہ ماننہٕ خٲطرٕ تیار کیٚنٛہہ

چلو ٹھیٖک چھُ شُکریہِ شُکریہِ